مےٚ سا چھِ اَکھ پَسنٛدیٖدہ ادیٖب تہٕ شٲعر یٔمِس ناو چھُ پیٖرزادہ غۄلام احمد مہجوٗر سُہ حظ چھُ زامُت مِتری گام پُلوامہ ہَس منٛز تہٕ سُہ حظ چھِ اَکھ بوٚڑ بار عٲلِم بیٚیہِ کٔشیٖرِ ہُنٛد گۄڈٕنیُٚک شٲعر تٔمۍ چھِ واریاہ کِتابہٕ لیچھمَژ کَلامِ مہجوٗر پیامِ مہجوٗر حیاتِ رحیٖم مےٚ چھِ تٔمۍ سٕنٛز شٲعری بَڑٕ پَسنٛد یِوان بیٚیہِ تٔمۍ سٕنٛد فَلسَفہٕ سُہ حظ چھُ تٔمۍ حظ چھُ کٔشیٖرِ متعلق پنٛنٮ۪ن شاعرَن منٛز واریاہ کینٛہہ لیٚوکھمُت کٔشیٖرِ ہِنٛز خوٗبصوٗرتی کٔشیٖرِ ہیٚنٛد رٕژَر کٔشیٖرِ ہُنٛد تٔہذیٖب تَمَدُن لَسُن تہٕ بَسُن مےٚ حظ چھِ أمِس شٲعرَس متعلق أمۍ سٕنٛز شخصیت بَڑٕ پَسنٛد یِوان یہِ حظ چھُ واریاہ عٲلِم اَ أدیٖب روٗدمُت